مےٚ چھِ پٮ۪وان اَکہِ لٹہِ یاد ییٚلہِ بہٕ ٹرٛیکِنٛگ پٮ۪ٹھ اوسُس سُہ سیٖن مَشہٕ نہٕ مےٚ زٕہۭنۍ ییٚلہِ بہٕ پکان چھُس ٹرٛیکِنٛگ پٮ۪ٹھ تہٕ کیٛاہ چھِ اَتھ وَنان تہٕ مےٚ وٕچھ یہِ سۄرُپ یوٗتاہ کھوٗژُس بہٕ یوٗتاہ کھوٗژُس بہٕ خداے کٔرِنۍ رَحم اَصلی وٕچھ نہٕ مےٚ تٔمِس کُن پے نہٕ مےٚ نظر کِہیٖنۍ ییٚلہِ بہٕ ہیوٚر کُن کھوٚتُس تھوڑا بہت تپٲرۍ اوس سُہ پہاڑا ہیوٚو تَتہِ نَس آسہٕ کَنہِ تہِ کَنیو کِنۍ ییٚلہِ بہٕ پکان چھُس تہٕ مےٚ باسیو گۄڈَے مگر اَپٲرۍ چھِ گژھان تھوڑا بہت اورٕ یورٕ گاسَس تہٕ مگر مےٚ دوٚپ نَہ تہٕ یَپٲرۍ کَتہِ آسہِ سۄرُف وۄرُف تہٕ کھَس تہٕ ییٚلہِ بہٕ کھسان چھُس تہٕ اَتہِ وٕچھ مےٚ معموٗلی سۄرپہٕ سُنٛد تھوڑا بہت یہ لٔٹ ہِش بہِ بانٛمبریوس یوٗتاہ یوٗتاہ بانٛمبریوس بہٕ مطلب مےٚ ژٔج کرٛٮ۪کھ نیرِتھ تِکیٛازِ مےٚ وٕچھ اَچانک سۄرُف ہِتھ کِنۍ اگر مےٚ گۄڈَے پے ہَہ نظر بہٕ بہٕ پکہٕ ہا نہٕ تپٲرۍ کِہیٖنۍ مگر بہٕ چھُس پنٛنہِ مسہِ پکان تپٲرۍ پٮ۪ٹھ اوسُس بہٕ واریاہ زیادٕ تھوٚکمُت تہِ کھسان کھسان ٹرٛیکِنٛگ پٮ۪ٹھ تہٕ مےٚ اوس نہٕ زوٚن ووٚن کِہیٖنۍ یُتھُے بہٕ پکان چھُس تہٕ اَتہِ ییٚلہِ مےٚ سۄرُف وٕچھ تہٕ مےٚ ژٔج کرٛٮ۪کھ نیرِتھ یُس مےٚ مےٚ سۭتۍ دوس اوس دوٚپمُت ژےٚ کیٛازِ ژےٚ کیٛازِ کٔڑٕتھ کرٛٮ۪کھ خٲرٕے چھےٚ دوٚپمَس مےٚ وٕچھ یپٲرۍ سۄرُف تہٕ شاید پے مےٚ أمِس پٮ۪ٹھ لَتھ تہٕ وۄنۍ گٔژھۍ نہٕ آسٕنۍ أمۍ ٹۄپھ دِژمٕژ دوٚپُن نَہ ژٕ مہٕ بامبَر کِہیٖنۍ تہٕ یہِ یَپٲرۍ یِم سۄرَف چھِنہٕ دِوان ٹۄپھ وۄپھ کِہیٖنۍ تہٕ اَپٲرۍ مہٕ پَکھ کِہیٖنۍ ژےٚ کیٛازِ تھٲوٕتھ نہٕ بۄن کُن نظر دوٚپمَس ہَتَہ بہٕ کپٲرۍ تھاوہا یارٕ بۄن کُن نظر مےٚ کَتہِ چھِ پَے ییٚتہِ نَس چھُ سۄرُف بہٕ اوسُس پنٛنُے تھوٚکمُت تہٕ مےٚ دۄپ اَسہِ کوٗتاہ کیٛاہ ٹایِم لَگہِ تہٕ بہٕ اوسُس تٔتھۍ سٔنِتھ وۄنۍ کوٗتاہ کیٛاہ واتُن چھِ اَسہِ تہٕ وۄنۍ کوٗتاہ ٹایِم لگہِ اَسہِ دوٚپُن یپٲرۍ چھِ آسان تھوڑا بہت ہٮ۪س سانٕے پکُن تہٕ تِکیٛازِ یپٲرۍ چھِ یِم تھوڑا بہت آسٲنی یِم سۄرَف وۄرَف اورٕ یورٕ تہٕ تَوَے چھُسَے بہٕ ژےٚ دپان یِکوَٹے نَہ چھُنہِ آسان ٹرٛیکِنٛگ پٮ۪ٹھ ہیوٚر کھسُن غٲریٛا جایَن کِہیٖنۍ دوٚپمس آ چٲنۍ کَتھ ہَہ چھِ پوٚز تہٕ چلو وۄنۍ تویتہِ خۄدایَس کُن شُکُر تہٕ أمۍ دِژ نہٕ ٹۄپھ کِہیٖنۍ تہٕ بیٚیہِ ترٛوو نہٕ مےٚ أمِس کَلس پٮ۪ٹھ نَہ یہِ کھوٚر کِہیٖنۍ دوٚپُن آ تیٖژہٕن چھے پوٚز تہٕ پَکھ کھَس تہٕ پتہٕ کھٔتۍ أسۍ اصٕلَہ پٲٹھۍ کھٔتۍ أسۍ تہٕ مگر مےٚ چھُنہٕ سُہ وَہمہٕ وٕنۍ تہِ چھُنہِ مےٚ سُہ وَہمہٕ ژلان کِہیٖنۍ پتہٕ ییٚلہِ بہٕ بیٚکہٕ دۄہ شیٚنگِتھ اوسُس تہٕ پتہٕ اوس مےٚ سُے یِوان خیال ییٚلہِ وَل ٹرٛیکِنٛگ پٮ۪ٹھ پکان اوسُس مےٚ کِتھ کٔنۍ پے سۄرفَس پٮ۪ٹھ نظر سۄرفَس کِتھ کٔنۍ ترٛٲو مےٚ لَتھ پٮ۪ٹھ اگر مےٚ سُہ ٹۄپھ دی ہا سُہ سیٖن مَشہٕ نہٕ مےٚ وٕنۍ تہِ تِکیٛازِ مےٚ وٕچھ سۄرُف خطرناک آے اچانک اگر مےٚ گۄڈَے لَگہِ ہا پَے بہٕ کھۄژٕہا نہٕ بہٕ کَڑٕہا نہٕ تیٖژاہ وۄٹھ کِہیٖنۍ تہٕ میٛانہِ خٲطرٕ اوس ساروے کھۄتہٕ وٕلٹہٕ خطرناک سیٖن سُے مےٚ چھِ وٕنہِ پٮ۪وان ڈَر خطرناک بہٕ چھُس دپان خدایا بہٕ کِتھ کٔنۍ بچاس تَمہِ دۄہ ٹرٛیکِنٛگ چھِ یِوان مزٕ تہٕ مگر تھوڑا بہت چھِ أتھۍ پٮ۪وان یِمَن چیٖزَن حراست کرٕنۍ تھوڑا اِنجٕری وِنجٕری گژھِ نہِ یِنۍ یا سۄرُف وۄرُف گژھِ نہٕ دٔچھِنۍ کھوٚوٕرۍ یُن کِہیٖنۍ تی چھُس بہٕ دپان نَتہٕ چھُ مزٕ یِوان واریاہ زیادٕ اصٕل تہٕ وۄنۍ چلو پھر بھی مےٚ آو واریاہ زیادٕ مزٕ ٹرٛیکِنٛگ پٮ۪ٹھ کھسان کھسان تِکیٛازِ یِم چیٖز چھِ آسان آمتی ییٚلہِ نہٕ زَن ٹرٛیکِنٛگ پٮ۪ٹھ چھِ کھسان یِم چیٖز چھِ آسان آمتی مگر یُس الگٕے مزٕ چھِ ٹرٛیکِنٛگ پٮ۪ٹھ کھسنَس لگان مےٚ چھُنہِ باسان سُہ یی بیٚیہِ کُنہِ جایہِ مزٕ